ہیٚلو اَسَلامُ علیکُم کٕم حظ چھِو اہَن حظ ؤنِو حظ اہَن حظ اہَن حظ ؤنِو حظ نہ اَز چھِنہٕ أسۍ ییٚتہِ کیٚنٛہہ أسۍ چھِ آسان سنٛڈے دۄہ ؤنِو حظ کیٛاہ تکلیٖف چھُ ٹھیٖک کانٛہہ کُو ٹھیٖک ٹھیٖک تُہۍ کیٛاہ تُہۍ پھٔٹرٛٲیوا حظ کیٚنٛہہ ہاڈ واڈ چیٖزاہ ویٖزاہ کیٚنٛہہ اَمہِ سۭتۍ اچھا ٹھیٖک تِمو کیٛاہ ووٚن ٹھیٖک اَتھ چھُوا تۄہہِ سایڈَس کیٚنٛہہ پین تہِ ما چھَو کَران تَتھ ٹھیٖک اینٛٹی بیاٹِک چھُوا کھیٚومُت کھیٚوا سا زانٛہہ مطلب اوٗترٕ پیٚٹھٕ کیٚنٛہہ نہ اَز چھِنہٕ أسۍ آسان تَتہِ کیٚنٛہہ تہٕ چھِ آسان سَنٛڈے سَنٛڈے پیٚٹھ کِلنٛکَس پیٚٹھ دۄہَس آسان اہَن حظ دَہہِ بَجہِ پیٚٹھ بَرابَر ژورِ بَجہِ یہِ چھُ ہُتہِ اِسلام باد چھُناہ سُہ سَدٕر بازار چھُ تَتی آ تتہِ اگرٕ اَوا ایپایِنٛٹمینٛٹ تھَوَو أسۍ لیٖکھِتھ ناو کیٛاہ چھُو تۄہہِ روزان کَتہِ چھِو ایج کیٛاہ چھَو کانٛہہ دَنٛد چھُوا کوٚڑمُت اَمہِ برٛونٛٹھ ٹھیٖک ٹھیٖک یَتھ تُہۍ چھُو اگر وۅنۍ تۄہہِ زیادٕ چھو پین تیٚلہِ کھیٚےزیٚو تُہۍ ٹیبلِٹ اَکھ زیٖرو ڈال سُہ کھیٚےزیو صُبَحن اَکھ بَتَس پیٚٹھ شا شامنَس کھیٚےزیٚو اہَن حظ آ یہِ میلہِ پرٛتھ کُنہِ میٚڈِکَل شاپہٕ پیٚٹھ تیٚلہِ کھیٚےزیٚو تُہۍ سُے ٹیبلِٹ اَکھ تہٕ تۄہہِ گژھوٕ تَمہِ سۭتۍ فَرَق چلو تیٚلہِ یی زیٚو تُہۍ سَنٛڈے دۄہ تہٕ تَمہِ ساتہٕ کٔرۍزیٚو تُہۍ فون تہِ تہٕ چلو ٹھیٖک چھُ چلو